اَلسَلامُ علیکُم وَرحمتُہ اللہِ وَبَرَکاتُہوٗ مےٚ چھُ ناو مَسرَت یِم أسۍ پنٛنِس باغس منٛز وۄپداوان چھِ مٮ۪وٕ وغیرہ یا پوش ووش تِمو سۭتۍ چھِ أسۍ پَنٕنۍ اِنکَم جَنریٹ کَران